اگر أسۍ وٕچھو یۄس یہِ کَشمیٖر لنٛگویج چھےٚ کٲشِر لنٛگویج کٲشِر زَبان أسۍ چھِ پانہٕ چھس بہٕ روزان کٔشیٖر مَنٛز یہِ چھِ اَسہِ پَنٕنۍ مادری زَبان اگر أسۍ وٕچھو آز چھِ کَران آز عام یہِ زیادٕ چھِ گژھان عام زیادٕ یہِ گامَن منٛز یوٗز اَصٕل پٲٹھۍ وۄنۍ وٕچھِ اَسہِ یہِ یِمَن أربَن ایریاہَن مَنٛز یا شَہرَن مَنٛز اَگَر أسۍ وٕچھو شَہرَن مَنٛز چھِ گَژھان کُنہِ کُنہِ ساتہٕ ییٚلہِ کانٛہہ کَرِ یوٗز تَتہِ چھِ زیادٕ یہِ زیادٕ چھِ تَتہِ گٔمٕژ ڈامِنٹ أسۍ وَنو تَتہِ مطلب کہِ اِنٛگلِش یا تہِ آسہِ اُردو نَتہٕ آسہِ اِنٛگلِش بیٚیہِ کیاہ چھِ بیٚیہِ آو ویٚسٹٲرٕن کَلچَر تٔمۍ تہِ کوٚر سون یہِ کٲشُر کَلچَر واریاہ سون سٲنۍ یِم باقی زبان آیہِ ژایہِ سٲنِس کٔشیٖرِ منٛز أمۍ کوٚر واریاہ دَباو أمۍ یہِ کٲشِر زبان مگر تویتہِ کینٛہہ چھِ یِمَن گامَن منٛز یِمَن کینٛژھن ڈِسٹرکَن منٛز کٔشیٖرِ منٛز یہِ وَنان چھِ کٲشِر زَبان واریاہَن جایَن چھِ اَمیُک تھوڑا اِنفلَنس وٕنہِ مگر وارٕ وارٕ وارٕ وارٕ وارٕ وارٕ ہٮ۪وان چھِ یہِ تہِ دَمُن اگر أسۍ آز وٕچھو یۄس یہِ نوٚو نوٚو جَنریشَن چھِ یِوان نٔے نٔے چھِ نٔے نٔے یِمَن چھِ گۄڈٕنٮ۪تھ دِوان موبایِل فونٕز یِم کیٛاہ چھِ یِم چھِ گۄڈَے وٕچھان کاٹوٗن تَتھ پٮ۪ٹھ چھِ آسان اُردو پٲٹھی یا ہِندی پٲٹھی یا اِنٛگلِش پٲٹھی یِمَن چھِ سُے سُے یِمَن چھِنہٕ کٲشُر ہٮ۪کان یہِ گٔژھِتھ زیادٕ مطلب زیادٕ چھِ نہٕ ہٮ۪کان پَتہٕ یِم کٲشِر بوٗلِتھ کینٛہہ یِمَن چھِ یِم چھِ مٔشراوان اَنٛد ہٮ۪تھ پَتہٕ کٲشُر تہِ گوٚو وارٕ وارٕ وارٕ وارٕ ہٮ۪وان چھِ یہِ دَبُن کَشمیٖری تہٕ کینٛژھن جایَن چھِ وٕنہِ کینٛہہ وَنان کٲشِر پٲٹھۍ اَصٕل پٲٹھۍ دَپان نہ کٲشِر زَبان تھٲیِو کٲشُر کَلچَر یِم یُس چھُ اَسہِ یہِ پَکنٲیِو برٛونٛہہ کُن تہٕ البتہ مگر زیادٕ چھِ وٕنۍکٮ۪س اےٚ اِنفٕلنس مطلب ییٚمیُک زیادٕ چھِ وٕنۍکٮ۪س اِنٛگلِش تہٕ بیٚیہِ اُردو